أسۍ کَرُو ڈِسکَس کٔشیٖرۍ ہُنٛد وِجٹیشَن کیٛاہ چھُ تہٕ اَتیٛک ایٖکو سِسٹَم کیٛاہ چھُ اَگر أسۍ وُچھُو یُس کشمیٖر چھُ یہِ چھُ نارتھٕکۍ سایڈٕ اِنڈیا ہَس منٛز تہٕ اَتہِ چھُ اَکھ واریاہ زیادٕ تہٕ بیٚیہِ واریاہ بوٚڈ ایٖکو سِسٹَم اَتِچۍ جیوگرٛافی تہٕ بیٚیہِ اَتیٛک موسَم تہٕ یہِ رِجَنٕز چھِ تہٕ اَتِکۍ وِجٹیشَن تہٕ ایٖکو سِسٹَم چھُ سُہ چھُ جنگُل واریاہ ویٚٹ لینڈٕس تہٕ بیٚیہِ گاسہٕ زٔمیٖن یِمہٕ اَتیٛک سَپورٹ چھِ کران اَکھ اَتہِ کیٚن کُلیٚن تہٕ بیٚیہِ جانوَرَن تہٕ اَتِکۍ ویریشَن چھِ گژھان چینٛج تہٕ یہِ چھِ اِنفٕلیٚنٕس گژھان آلٹِچیٛوٗڈ ٹیٚمپرٛچَر تہٕ پرٛسِپٹیشَن سۭتۍ اَگر أسۍ وُچھو جنگُل کشمیٖر چھُ مہشوٗر زیادٕ تَر جنگلہٕ سۭتۍ تِکیٛازِ کشمیٖر چھِ ؤلِتھ ژورؤیو طرفَو جنگلہٕ سۭتۍ تہٕ یِم اَگر أسۍ وُچھُو کینٛژَن ٹایپَن منٛز چھِ گۄڈٕنیٛک اَگر أسۍ وُچھو یَتھ منٛز ہمالیَن مویشٹہٕ ٹیٚمپرٛچر فاریٚسٹہٕ چھِ یِوان تہٕ یِمہٕ یہِ چھِ یِوان تَتھ ایرِیا ہَس منٛز لَبنہٕ یَتھ منٛز واریاہ روٗد چھُ پیٚوان زیادٕ تہٕ بیٚیہِ چھِ اَتھ واریاہ اصٕل سۭتۍ روزان ٹھیٖک چھا اَگر أسۍ وُچھو اَتہِ چھِ یِوان واریاہ کُلۍ لَبنہٕ یَتھ منٛز دِیٚودٲر پاینَس ٹاسٕپریٖکا چھُ تہٕ یہِ چھِ زیادٕ تَر جوٚمہِ تہٕ پیٖر پنٛجال رینٛجہِ منٛز یِوان لَبنہٕ بیٛاکھ وُچھُو أسۍ یَتھ أسۍ وَنان چھِ سَب اَلپایِن فاریٚسٹہٕ تہٕ یُس لوکیٹِڈ چھُ تھدیٚن جنگلَن منٛز تہٕ یِمَن جنگلَن منٛز چھِ برٛچۍ تہٕ جیٚنبَر یِوان لَبنہٕ کَتہِ اَلپایِن میڈووَس منٛز بیٛاکھ وُچھُو أسۍ ٹرٛاپِکَل ڈِسِڈیٛوس فاریٚسٹہٕ یُس کَتہِ چھِ یِوان لَبنہٕ بوٚنہِ میٚن آلٹِچیٛوٗڈَن کَتہِ جمووَس منٛز تہٕ اَتھ وَن فاریٚسٹَس منٛز چھُ کیٚنٛہہ مصالہٕ نیران یَتھ منٛز سَل یا ٹیٖک چھِ یِوان لَبنہٕ دوٚیِم اَگر أسۍ وُچھُو گاسہٕ گاسہٕ گاسہٕ چرٲے اَلپایِن تہٕ سَب اَلپایِن گاسہٕ چرٲے چھِ پرٛیٚتھ طرفہٕ مشہوٗر تہٕ معروٗف کَتہِ یِم ہاے آلٹِچیٛوٗڈ آسَن کٔشیٖرِ منٛز اَگر أسۍ وُچھُو پٔرٹِکیٛوٗلَرلی کَتھ منٛز چھِ یِوان زیادٕ لَبنہٕ اَکھ چھِ یِوان کشمیٖر ویلی منٛز لَبنہٕ تہٕ بیٚیہِ چھِ یِم یِوان لداخس منٛز لَبنہٕ تہٕ یہِ گاسہٕ زٔمیٖن چھِ آسان یہِ چھِ آسان واریاہ لَبنہٕ یِوان اَتہِ میٚڈِسَن دُکان تہٕ بیٚیہِ چھِ یِوان اَتہِ واریاہ جاندار چیٖز مال مَویشی تیٖر گُپَن لَبنہٕ تہٕ یِمَو منٛز چھِ یِوان مٲدان گُلمَرگٕکۍ سۄنہٕ مرگ پہلگام تہٕ بیٛاکھ اَگر أسۍ وچھُو ویٚٹ لینڈ یِم ویٚٹ لینٛڈٕس چھِ یہِ تہِ ہسا چھِ اَکھ کرٛیٛوٗشَل ایٖکو سِسٹَم کَتہِ کٔشیٖرِ منٛز یُس واریاہَن پرندَن چھِ جاے دِوان چاہے تِم زٔمیٖنی آسَن یا آبَس منٛز آسَن روزان اَگر أسۍ وُچھُو اَتھ منٛز چھِ گۄڈٔے یِوان ڈَل لیک تہٕ وَلُر لیک یِم أسۍ وَنان چھِ فُلوٹِنٛگ گارڈٕن

یِم زیادٕ تَر مہشوٗر چھِ ایٚکویٹِک وِجٹیشنَس پٮ۪ٹھ تہٕ یِم ویٚٹ لینٛڈ چھِ ٲں اَتہِ کیٚن جانوَرَن ہنٛز ٹھیٖک تھاوان صحت بیٚیہِ چھِ یِم یِوان لَبنہٕ تَتہِ یِمَن منٛز آسَن واریاہ جانوَر روزان اَگر أسۍ وُچھُو دوٚیِم چھُ ہاے گام ویٚٹ لینٛڈ رِزَروِیر یہِ چھُ سُہ اَکھ کِرٛٹِکٕل ہیبٹیٹ یَتھ منٛز دوٗر دراز پٮ۪ٹھ بٲ یِمہٕ پرِنٛدٕ چھِ یِوان تہٕ اَتہِ چھِ روزان اَتھ منٛز چھِ یِوان بٕلیک نیٚکٕڈ کرٛین تہِ لَبنہٕ بیٛاکھ چھُ ہوکر سَر ویٚٹ لینٛڈ یہِ چھُ اَکھ سۄ ویٚٹ لینٛڈ یَتھ منٛز ؤری کِس ؤری یَس چھِ آسان آب چلان تہٕ دوٗر دراز بٲرڈ چھِ اَتہِ روزان ژوٗرِم چھُ تھنٛڈر ڈیٚزٲرٹ یُس یہِ تھنٛڈر ڈیٚزٲرٹ چھُ یہِ چھِ اَکھ پارٹ کٔشیٖرۍ ہنٛدیٛک یَتھ أسۍ لداخ چھِ وَنان تَتہِ چھِ یِوان یم لَبنہٕ تہٕ اَتہِ چھِ آسان کولڈٕ ڈیٚزٲرٹ یعنی تُرُن ڈیٚزٲرٹ ایٖکو سِسٹَم تہٕ اَتیٛک وِجٹیشَن چھُ اَتہِ چھِ آسان واریاہ دٔرۍ شِربٕز تہٕ بیٚیہِ گاسہٕ یِمہٕ ایٚکٕسٹرٛیٖم ٹیٚمپرٛیچَر تہٕ مِنمَم رین فالَس پٮ۪ٹھ یِن اَگر أسۍ بیٛاکھ وُچھُو ایٚگرِکَلچَر ایٖکو سِسٹَم چھُ بیٛاکھ